اَسَلامُ علیکُم یُس مےٚ یہِ دوٚیُم پرٛوڈَکٹ اوٚن نا یہِ درٛاو نہٕ زیادٕ اَصٕل کِہیٖنۍ مےٚ اوس اوٚنمُت یہِ ہینٛڈ بیگ یَتھ گٔے یُتھُے مےٚ یہِ اوٚن تہٕ اَتھ آسہٕ لنٛجہِ وَنٛجہِ زیادٕ مضبوٗط آسنہٕ تِم کِہیٖنۍ تِم آسہٕ دۄدڈیمژٕ گۄڑے مےٚ تُل سُہ پانٛژَن دَہَن دۄہَن تہٕ بیٚیہِ نہٕ تَتھ وَزَن بَنان زیادٕ تھاوُن کِہیٖنۍ مےٚ باسیو یہِ آسہِ دوٚر مضبوٗط اَصٕل مگر سُہ نہٕ زیادٕ خاص لگہٕ ہار اوس کِہیٖنۍ مےٚ کٔر کٲم مےٚ تُل یہِ تہٕ اَتھ منٛز بوٚر مےٚ یِہٕے ٹِفٮ۪ن وِفٮ۪ن بیٚیہِ آسہٕ مےٚ بُکہٕ اَکھ زٕ تھاونہِ اَتھ منٛز تہٕ اوس نہٕ یہِ ویسے بُکَن خٲطرٕ کِہیٖنۍ یہِ اوس ہٮ۪نٛڈ بیگٕے تہٕ مگر مےٚ تھَیے لۄکچے لۄکچے بُکلٮ۪ٹ زٕ ترٛےٚ اَتھ منٛز تہٕ مگر مےٚ باسیو یہِ ژھیٚنہِ اگر اَتھ منٛز ٹِفٮ۪ن تہِ تھاوَو اَکھ منٛز ہیوٚک نہٕ واٹَر بوٹَل باٹَر بوٹَل کِہیٖنۍ نہٕ نہ اَتھ أنٛدرٕ جاے کُنہِ خٲطرٕ نہ کینٛہہ تہٕ یہِ اوس بلکل فضوٗلٕے یہِ لوٚگ نہٕ مےٚ کُنے یہِ گوٚو بٔلۍ اَننٕے یوت یِم گٔے مان ژٕ پونٛسہِ تہِ زایہِ تہٕ یہِ گوٚو دھوکھَے دیُن بٔلۍ اَتہِ نَس باسیو مےٚ کہِ آنلاین پرٛوڈَکٹ گژھِ نہٕ زِ زیادٕ اِنسان اَنُن کینٛہہ ہُتھ پٲٹھۍ چھِ تویتہِ اِنسان أچھو وٕچھنٕے اگر دُکان پٮ۪ٹھ اَنہِ تویتہِ چھِ أچھو وٕچھان بروسہٕ چھِ یِوان تِتھ پٲٹھۍ یِتھ پٮ۪ٹھ نے چھُ زیادٕ وۄنۍ بروس کَرنَس لایقٕے کینٛہہ تہٕ مےٚ باسیو نہ یِم گٔے پونٛسَے زایہِ چلو شُکریہ